ہیٚلو سَلام علیکُم آ بہٕ حظ چھُس آئی ایم آںی پَتھنہٕ بہٕ حظ پرنسپُل آ تُہۍ چھُو حظ یِم سی سی ٹی وی وغیرہ یِم کیمرا وغیرہ ڈیٖل کران اَتھ سۭتۍ

اَسہِ حظ چھُ اکھ سُہ تھرٛی سِکِسٹی یُس روٹیٹ چھُ کَران یَتھ نایِٹ موڈ وِجَن تہِ چھُ آسان آ بِلکُل بیٚیہِ گژھِ تتھ مَنٛز سِٹوریج گژھٕنۍ اَسہِ ٹھیٖک حظ چھُ آ اَسہِ چھُ لاگُن الگ الگ کَلاسن منٛز بیٚیہِ حظ چھُ لاگُن اَسہِ گرٛاوُنٛڈَس خٲطرٕ اَکھ تَتھ گوٚژھ آسُن مگر نایٹ وِجَن تَتھ أکِس آ یہِ چھُ تۄہہِ پَتہٕ کِتھٕ کٔنۍ گژھوٕ تۄہہِ کَنوِیٖننٹ ییٚمہِ سۭتۍ اَسہِ سِٹوریج تہِ روزِ اَتھ کیٛاہ کاسٹ کیٛاہ حظ گژھِ یۅس یۅس یتھ یہِ نایِٹ وِجَن وول تہٕ ہُمَن کیٛاہ گژھِ الگ الگ کاسٹہٕ پٔر پیٖس

ٹھیٖک حظ چھُ چلو اَتھ حظ مُتعلِق اَتھ مُتعلِق کَرو نیگوشیٹ پَتہٕ أسۍ وُچھو کیٛاہ کَرو چلو ٹھیٖک ٹھیٖک حظ چھُ او کے اسلام وعلیکُم